بہٕ چھُس اَکثر نِوٕز وٕچھان یا تہِ وٕچھِ بہٕ اردوٗ لنٛگویج منٛز یا تہِ چھُس بہٕ وٕچھان انٛگریٖزی زَبانہِ منٛز لوکَل لنٛگویجَن خٲطرٕ چھِ منٛزٕ منٛزٕ آسان پَہاڑی لنٛگویج منٛز چھِ آسان نِوزٕ یا یِتھٕے کٔنۍ چھِ جموں یُس زَن ایرِیا چھُ تَتھ منٛز یِم زَن نِوزٕ چھِ یِوان تِم چھِ یِوان ڈوگری پٲٹھۍ